ہیٚلو ہیٚلو السلامُ علیکُم آ جاسِف صوب ٹھیٖک پٲٹھۍ چھُو حظ اصٕل پٲٹھۍ چھُو حظ آ تُہۍ چھُو اصٕل پٲٹھۍ گَرِ چھا سٲری ٹھیٖک آ مےٚ ؤنۍ تَو مےٚ ؤنۍ تَو اَکھ کَتھ مےٚ اوس جناب دَوہُک لِسٹہٕ سوٗزمُت تۄہہِ سُہ ووتاہ آ آ آ آ آ آ دوا چھِ مگر زیادٕ

آ آ مےٚ ؤنۍ تَو وۄنۍ باقِیَس کیٛاہ بَنہِ پَتہٕ

آ

آ بیٚیہِ

نہ نہ آ آو مےٚ سمجھ آ آ ادٕ حظ سُہ چھِ شاٹٕے اَسہِ حظ چھِ ییٚکیٛاہ یہِ خانٛقاہَس خانٛقاہ چھِنہٕ خانٛقاہ ییٚلہِ واتان چھِ خانٛقاہ مولیٰ ییٚلہِ واتان چھِ آ تٔتتھٕے چھِ اَپوزِٹ سایڈٕ ہیٚلو آ آ أتی چھِ آ أسۍ چھِ بہٕ چھُس پانہٕ ڈِسٹِبیوٗٹَر فارمیسی چھِنہٕ فارمیسی یِمہٕ آ فارمیسی آ آ سۄے تٔمی سوٗزٕنَس بہٕ یور آ تٔمی سوٗزٕنَس بہٕ